اگر کینٛہہ کانٛہہ کیوٚم چھُ کُنہِ وِزِ ٹۄپھ دِوان تتھ چھِ أسۍ گرے کینٛہہ نُسخہٕ یا دوا بناوان جیسے کہِ اگر کٲنٛسہِ چھُ تُلٕر ٹۄپھ دِوان تمہِ پٮ۪ٹھے چھِ شراکھ پھروان پتہٕ چھِ ونان یہِ گژھِ امے سۭتۍ ٹھیٖک یا اگر کٲنٛسہِ زۄلُر چھُ ٹۄپھ دِوان تٔمِس چھِ پتہٕ تتٮ۪س تُرِنۍ آب ٹکور کران یِتھے کٔنۍ یا اگر ریٚیہِ چھِ کٲنٛسہِ ٹۄپھ دِوان تٔمِس چھِ تتھ تیٖلُک پھش دِوان دپان چھ یہِ گژھِ امے سۭتۍ ٹھیٖک یمٕے چھِ کینٛہہ ہوم ریمڈیٖز